بوُزِو حظ ییلہِ مےٚ ٹینٹھ پاس کوٚر امہِ پتہٕ ہسا اوس مےٚ خواب یہِ بہٕ رٹہٕ جیوٗگرافی تہٕ ییٚمہِ ساتہٕ بہٕ ٹوٮ۪لتھ کرٕ یا گریجویشن کرٕ مۄکلاو کرتھ تہٕ أمۍ پتہٕ ہسا کر بہٕ ماسٹرس اِن جیوٗگرافی ییٚمہِ ساتہٕ امہِ موٗجوٗب ہسا ییٚمہِ ساتہٕ مےٚ ٹینتھ اٮ۪گزام مکلوو مےٚ ہسا گوٚو شوق بہٕ پر جیوٗگرافی اتے پیٹھ ہسا پکنٲو مےٚ جیوٗگرافی برونٹھ تہٕ ییٚمہِ ساتہٕ مےٚ پتہٕ گریجویشن کرنہِ ووٚتھُس تمہِ ساتہٕ تہِ ہسا رٔٹ مےٚ یِہَے سبجیگٹ جیوٗگرافی تِکیازِ مےٚ اوُس یہِ خاب ٹینتھس منٛزٕے وٕچھمُت بہٕ پکناو جیوٗگرافی برونٹھ ییٚمہِ ساتَن بہٕ پتہٕ ینورسٹی منٛز ووتُس تہٕ مےٚ نسا گو نہٕ اتھ منٛز اٮ۪ڈمِشن کیٚنٛہہ یُنورسٹی تہِ یُس زَن سہُ خاب تمی ساتہٕ اَدھوٗرا روٗد